مین ٹرٛنسپوٹ فٮ۪سلٹیٖز یِم ڈِسٹِک بانڈی پوٗرہس منٛز چھِ اٮ۪ولیبہٕ تِمو منٛز چھِ زیادٕ پَہن اَکھ روڈ ویز تہٕ بیٚیہِ پبلِک ٹرٛانسپوٹ ییٚتہِ چھِ زیادٕ پہمَتھ یِمَے بَس آٹوٗ رِکشا وغیرہ یِمن منٛز اِنسان اورٕ یور ٹرٛاوٕل کَران چھِ اِیرپوٹ وِیرپوٹ چھِنہٕ ڈِسٹک بانڈی پوٗرہس منٛز کِہیٖنۍ تہِ نہٕ ییٚتہِ چھِ روڈ ویز تہٕ مگر یِمو روڈ ویز تہِ چھِ واریاہ اَصٕل تہٕ بیٚیہِ أکِس عام اِنسان چھِ ہٮ۪کان ایٖزلی اٮ۪فٲٹ کٔرِتھ یِم روڈ ویز اَپٲرۍ چھِ بسہٕ پَکان آٹوٗ یا کیبٕس یا سوموٗ وغیرہ یِمن منٛز چھِ ہٮ۪کان اِنسان کانٛہہ عام اِنسان تہِ ایٖزلی ٹرٛاوٕل کٔرِتھ تِکیٛازِ کہِ یِم چھِ أکِس اَکھ اِنسان چھِ ہٮ۪کان یِم اَکھ عام اِںسان تہِ چھُ ہٮ۪کان یِم اٮ۪فٲٹ کٔرِتھ یِمن منٛز چھِ تِژٕے کَم کِراے آسان ییٚمہِ سۭتۍ نہٕ اَکھ عام اِنسان سفر چھُ کَران کِہیٖنۍ تہٕ بلکہِ چھُ تٔمِس اَصٕل فٮ۪سَلٹی میلان یہِ روڈ ویز